ہٮ۪لو ہٮ۪لو السلام علیکُم جناب ٹھیٖک چھُو حظ آ اَصٕل پٲٹھۍ جناب آ جناب آ عادِل عادِل چھُو تُہۍ گارمٮ۪نٛٹ گارمٮ۪نٛٹ شاپ چھُنَہ تۄہہِ گارمٮ۪نٛٹ شاپ چھُنَہ تۄہہِ ریٚڈی میڈ شاپ اوکے اوکے جناب جناب جناب یہِ اوس وِنٹَر وِیَر ووتاہ اَتہِ کیٚنٛہہ وِنٹَر آ کیٛاہ کیٛاہ آیٹَم کیٛاہ کیٛاہ ووت جٮ۪کٮ۪ٹ چھےٚ کانٛہہ واٹَر پرٛوٗف اَچھا جناب آ اَسہِ اوس جٮ۪کٮ۪ٹ اوس نیُن جٮ۪کٮ۪ٹ بیٚیہِ اوس تھٔرمَہ کاٹ نیُن آچھا ٹھیٖک حظ پرٛوڈَکٹ چھےٚ صافٕے صافٕے چھِ حظ پرٛوڈَکٹ فٔسٹ جناب ٹھی یَتھ کیٛاہ چھِ پرٛایِز گژھان یَتھ جٮ۪کٮ۪ٹَس اۭں پٮ۪رَشوٗٹ چھُنَہ اۭں

اَچھا ہُہ بیٛاکھ اَچھا سُہ چھُ جناب آچھا ٹھیٖک بیٚیہِ اوس مےٚ تھٔرمَہ کاٹ تہِ حظ نیُن تہٕ بیٚیہِ مَہ کیٚنٛہہ بیٚیہِ تہِ آسَن زٕ ژور یِمہٕ آیٹَم آ أسۍ یِمو ییٚکیٛاہ نٮ۪مازِ پَتہٕ یِمو اور

اوکے اوکے جناب اوکے جناب اوکے جناب اوکے